مےٚ ہسا چھُ ناو عابد جبار وانی بہٕ ہسا چھُس روزان کھِرم درگاہ بہٕ ہسا چھُس زامُت نو مارٕچ زٕ ساس تہٕ ترٛےٚ ہس منٛز مےٚ ہسا چھُ مٲلِس ناو محمد جبار وانی مےٚ ہسا چھِ ماجہِ ناو رفیٖکا بانو مےٚ ہسا چھُ بٲیِس ناو نصیر جبار وانی مےٚ ہسا چھِ بیٚنہِ اکھ تہِ مےٚ ہسا چھِ پنٕنۍ سکوٗلنگ پننسٕے گامس منٛز کٔرمٕژ أکِس سکوٗلَس منٛز یَتھ زَن ناو چھُ سعید سکالر اِنسٹِچوٗٹ آف ایٚجُکیشَن تَتہِ ہَسا چھُ مےٚ ایٹتھَس تانۍ پوٚرمُت تَتہِ ہسا اوس واریاہ مَزٕ لگان تتہِ ہسا ٲسۍ واریاہ فرٛؠنٛڈ سکل سٔرکٕل اوس مےٚ تَتہِ تَمہِ پتہٕ ہسا تَتہِ نیٖرِتھ ہسا گوٚوُس بہٕ ہایر سیکنڈری سکوٗل کھِرمے تہٕ تَتہِ ہسا پوٚر مےٚ ٹؠنتھس تانۍ ٹؠنتھہٕ پتہٕ ہسا ٲس نہٕ تَتہِ سۄ سٹریٖم تہٕ تمہِ پتہٕ ہسا گوٚوُس بہٕ ہایَر سیٚکنڈری سری گُپھارا پرنہِ تتہِ ہسا رٔٹۍ مےٚ آرٹس سٹریٖم تہٕ آٹس سٹریٖم رٔٹِتھ ہسا یِم سبجکٹ نہٕ ییٚتہِ مےٚ پنٕنِس گامس منٛز ٲسۍ تِم ہسا ٲسۍ تتہِ تہٕ پوٚر مےٚ ٹُویٚلتھس تانۍ تَتہِ تہٕ وۄنۍ ہسا دیُت مےٚ حال حالٕے ٹُویٚلتھُک ایٚکزام امہِ پتہٕ ہسا چھُس بہٕ یژھان بہٕ پنُن فیوٗچر بناونٕچ کوٗشش کران تہٕ بہٕ ہسا چھُس دپان اَمہِ پتہٕ گژھٕ بہٕ کالج پرٕ بہٕ رَٹہٕ بہٕ یِموٕے سٹریٖمو منٛز اکھ تہٕ پرٕ بہٕ امے خٲطرٕ یا اگر نہٕ یہِ ہیٚکہِ گٔژھِتھ تہٕ تیٚلہِ گژھٕ بہٕ کُنہِ کوچنگ سینٹرس کرٕ بہٕ ہوٹل منیجمنٹ تمہِ ہوٹل منیجمنٹ کرنہٕ پتہٕ ہسا چھُس بہٕ دپان بہٕ گژھٕ کرٕ بہٕ جاب ییٚتے کُنہِ ہوٹلس منٛز فِلحال یوت کال مےٚ تھوڑا اِنکَم یی تَمہِ پتہٕ ہسا گژھ بہٕ فارین کنٹرین منٛز تہِ جاب کرنہٕ